آ میٲنۍ پٔرسنل گولٕز چھِ یِم مےٚ میٲنۍ چاہت چھِ یہِ بہٕ گژھہٕ کامیاب گژھُن پننہِ زندگی منٛز کامیاب چھُ پننہِ زندگی منٛز انسان تِتھ کٲٹھۍ گژھان یِم تہِ اسہِ گول چھِ آسان سیٚٹ کٔرمٕتۍ پننہِ لایفہِ منٛز لۄکچارَس منٛز تِم گژھن أسۍ مۄ پوٗرٕ کٔرِتھ میون گول چھُ اکھ اصل انجینیر بنُن اصل انجینیر چھُ یہِ میانہِ مےٚ متعلق یہِ مےٚ باسان بہٕ گژھہٕ پوٗ پننِس جابس پننہِ کامہِ گژھہٕ بہٕ پوٗرٕ ہیٚکُن دِتھ مطلب پننہِ کٲ پنٕنۍ کٲم ہیٚکس بہٕ پوٗرٕ ہیٚکٕنۍ کٔرِتھ تیٚلہِ گژھہٕ بہٕ سیٚٹٕسفایۍ اگر مےٚ پوٗرٕ کٔرۍ یہِ وٹ ماٹِویٹس مےٚ چھِ کران یہِ چیٖز ماٹِویٹ پنُن گول ایٚچیو کرنس خٲطرٕ پتہٕ گژھہِ لایِف سیٚٹ امہِ سۭتۍ اگرے بہٕ اکھ میون مقصد چھُ یہِ اصل انجینیر بنُن یِہے چھُ میون ماٹِ یہے چیٖز چھُ مےٚ ماٹِویٹ کران